اگر کٲنٛسہِ کَلس چھُ دود آسان تٔمِس چھِ گَرس منٛز زٕ ترٛےٚ علاج یِوان اَکھ علاج گوٚو زِ اِنسان کَرِ کٲم اِنسان گَنٛڈٕ کَلس پن یعنے کہِ سُہ پن گنٛڈِ ژۄپٲرۍ کَلس تَمہِ سۭتۍ تہِ چھُ اِنسانس فرق گَژھان بیٛاکھ چیٖز چھُ یہِ زِ اِنٕس پٔرٛٲنۍ ٲسۍ دَپان تُہۍ لٲگیوٗ سا ڈٮ۪کس توٚملہٕ اوٹ تٔمِس چھُ تَمہِ سۭتۍ تہِ فرق گژھان کیٚنٛہہ چھِ وَنان تُہۍ کٔرِو کٲم زِ تُہۍ چیٚیِو نُنہٕ چاے تَمہِ سۭتۍ تہِ چھِ کَلس فرق گَژھان مگر زِ تۄہہِ آسیو پَے زِ یہِ کَلہٕ دود کوٗتاہ چھُ اِنسانَس اَنان وٲلِتھ یہِ چھِ اِنسانَس چھِنہٕ یہِ قرار تھاوان کیٚنٛہہ تَوَے چھِ وَنان زِ یہِ کَلس دود آسُن چھُ واریاہ اِزا دِوان اِنسان چھِ اَمہِ خٲطر اِنسان چھُ اَتھ کَلس کُنہِ سۭتۍ کُنہِ کَپرٕ سۭتۍ گنٛڈ تہِ کَران یہِ چھُ توٚملہٕ اوٹ تہِ لاگان یہِ چھِ نُن چاے تہِ چٮ۪وان یِمو ذٔریعہ چھِ أمس اِنسانس فرق گَژھان أڑۍ چھِ دِوان کَلس مۄٹھ تہِ دَپان خَبر تَمہِ سۭتۍ تہِ ما گَژھِ فرق مگر یہِ چھِ پوٚز زِ اَڑٮ۪ن چھُ اَمہِ سۭتۍ تہِ فرق گَژھان مگر تۄہہِ آسیو پَے زِ یِم گَرِ علاج چھِ واریاہ کَران مگر کیٚنٛہہ علاج چھِ واریاہ مشہوٗر تِم گٔے تِمَے یِم مےٚ تۄہہِ ؤنۍمو